ہیٚلو سلام علیکُم ٹھیٖک پٲٹھۍ چھِو حظ اہن حظ ٹھیٖک پٲٹھۍ اَد مےٚ حظ چھِ گَرِ بَیَس خانٛدَر مےٚ اوس بٮ۪ڈ بَناوُن سُہ کۭتِس حظ گژھِ مےٚ حظ گژھ اَصٕل ڈِزاینبٕل بٮ۪ڈ وَلہٕ حظ ٹھیٖک کَنسیشن گژھیٚس نہٕ حظ کِہیٖنۍ وَل حظ ٹھیٖک حظ چھِ تیٚلہِ تھٲے زیو تَیار ہہ اَدٕ حظ سلام علیکُم